یُس یِم پرٛٲنۍ فون ٲسۍ یِم ٲسۍ واریاہ زیادٕ سُلو چَلان یِم ٲسۍ کَران واریاہ لوٚت کٲم ییٚمہِ سۭتۍ کیٛاہ اوس گژھان ییٚمہِ سۭتۍ اوس گژھان یہِ أسۍ ٲسۍ نہٕ ہٮ۪کان پَنٕنۍ کٲم تیز تیز کٔرِتھ کیٚنٛہہ اگر کیٚنٛہہ آسہِ اَسہِ کَڈُن کیٚنٛہہ کوۄسچَن یا کیٚنٛہہ تہِ پَرنُک اَسہِ اوس نٮ۪ٹ لوڈ گَژھنَس واریاہ ٹایِم لَگان یِم أزِکۍ فون چھِ تِم چھِ واریاہ زیادٕ تیز چَلان مگر تِم تِمَن چھِ پٮ۪وان زیادٕ پۅنٛسہٕ ترٛاوٕنۍ ڈاٹا خٲطٕر تِمَن چھِ یُس اَز نٮ۪ٹ ؤرٕک چھِ آسان سُہ چھِ آسان واریاہ زیادٕ تیز یُس پرٛون نٮ۪ٹ ؤرٕک اوس آسان سُہ اوس آسان واریاہ زیادٕ لوٚت یُس یُس بہٕ یُس اَز یِم آسان چھِ یِم چھِ واریاہ زیادٕ اَصٕل فون یِمو سۭتۍ چھِ واریاہ مَدتھ میلان پرٛٲنۍ فون ٲسۍ واریاہ زیادٕ ہینٛگ گژھان یُس سِم بہٕ اَز چھُس یوٗز اِستعمال کَران سُہ چھُ جِیو سِم یہِ چھُ واریاہ اَصٕل سِم اَتھ چھِ نٮ۪ٹ تہِ آسان واریاہ تیز اَتھ یُس مےٚ نٮ۪ٹ پیک یا ڈاٹا پیک یُس أکِس رٮ۪تَس چھُ پٮ۪وان ترٛاوُن سُہ چھُ پٮ۪وان ترٛاوُن زٕ ہَتھ تہٕ کُُنتٲجی رۄپیہِ زٕ ہَتھ تہٕ کنتٲجی رۄپیہِ چھِ مےٚ رٮ۪تَس اَتھ خرچہِ یِوان ڈاٹا پیکَس پٮ۪ٹھ سورُے رِچارٕج وِچارٕج ہٮ۪تھ تَتھ منٛز چھِ مےٚ رٮ۪تَس منٛز دۄہَے دۄہَے ڈۄڈ جی بی اِنٹرنٮ۪ٹ ڈاٹا یِوان بیٚیہِ چھِ مےٚ اَن لِمِٹِڈ وایِس کالٕز میسیجِز یِوان